وعلیکُم سلام اسلامُ علیکُم اَہَن حظ اَصٕل پٲٹھۍ تُہۍ چھُو ٹھیٖک بہٕ حظ چھَس مَریمٕنۍ مما پَبلِک ہاے سُکوٗل پٮ۪ٹھ کٕلاس سٮ۪وَنتھٕ مےٚ حظ ٲسۍ أمِس لیٖو ضوٚرَتھ اَسہِ مےٚ اوس پانَس سِسٹَرِ خانٛدَر اَسہِ اوس توٗرۍ گژھُن اَہَن میم مےٚ حظ چھِ پتہ یہِ چھِ واریاہ ویٖک مگر مےٚ حظ چھِ آز تھوڑا مجبوٗری أمۍ ٲسۍ پٔتۍمہِ وِزِ تہِ لیٖو ہیژمٕژ مگر آز چھِ أمِس تھوڑا مجبوٗری تَوَے وۄنۍ چھِنا مےٚ پَنٛنہِ سِسٹَرِ یہِ خانٛدر وۄنۍ چھِنہٕ حظ یہِ یہِ چھِ یہِ گوٚو گَری آسُن خانٛدر مےٚ چھِ سِسٹَرِ خانٛدر مےٚ مےٚ حظ چھِ پتہ مےٚ حظ چھِ غلطی بہٕ چھَس أمِس تویتہِ کران گَرِ کِتابہٕ کھولہٕ ہُہ یہِ مطلب یہِ چھِنہٕ یہِ چھِ پانہٕ تہِ چھِ یہِ پرنہٕ خٲطرٕ واریاہ کَمزور مگر وۄنۍ کَرٕناوہُن بہٕ یہِ چھُٹی آز کیٚنہہ اوترٕ تہِ ٲسۍ أمۍ لیٖو ہیٚژمٕژ مےٚ ٲسۍ تَمہِ وِزِ بٮ۪مار وۄنۍ آز کَرٕناوہَن نہٕ بہٕ چھُٹی یہِ کیٚنہہ مگر یہِ چھُ اَسہِ وۄنۍ گَرِ گوٚو یہِ لگ بَگ اَسہِ آسُن یہِ خانٛدر تَوَے چھِسو بہٕ توہہِ اَہَن حظ تُہۍ حظ چھُو صحیح وَنان

وۄنۍ حظ تھاو بہٕ آیِنٛدٕ تھاو بہٕ خیال تہٕ مگر وۄنۍ وٕنۍکٮ۪س چھِ مےٚ تھوڑا مجبوٗری ہِش وۄنۍ حظ ٲسۍزیوس تُہۍ تہِ تھاوان خیال اَتہِ بہٕ تہِ حظ چھَسَس گَرِ کران واریاہ پَنٕنۍ کِن محنت مگر یہِ چھِنہٕ مانان مےٚ گَرِ کِہیٖنۍ نہ اَہَن حظ بہٕ حظ اَہَن حظ بہٕ حظ کَرٕ کوٗشِش تہٕ وۄنۍ ٲسۍزیوس تُہۍ تہِ تھاوان خیال بہٕ پَنٕنۍ کِنۍ حظ چھَس بہٕ أمِس واریاہ کوٗشِش کران مگر یہِ چھِنہٕ مانان کیٚنہہ وَلہٕ حظ کیٚنہہ چھُنہٕ تہٕ وۄنۍ کَرٕ بہٕ پرنسٕپل میمی فون تُلیُو بِہِو خۄدایَس حوال